ہیٚلو اسلام علیکُم اَسہِ حظ اوس بیٚکری خٲطرٕ آرڈر دیُتمُت ایٚویلیبُل چھا سُہ سُہ چھا تیار کَر حظ یمہٕ چلو ٹھیٖک حظ چھُ